السلام علیکُم وَرحمتُہ اللہ مےٚ حظ چھُ ناو اَفروزا اَسہِ حظ چھِ پانٛژَن سٹیٹَن ہُنٛد ناو دہلی دہلی کیریلا لَکھنَو چِنَے بِہار